ہیلو مےٚ حظ اوس اوٚنمُت اوترٕ اَکھ فیس کِرٛیٖم مگر سُہ درٛاو مےٚ واریاہ اَصٕل تَتھ گٔیے مےٚ واریاہ دۄہ اِستعمال کَران سُہ درٛاو واریاہ اَصٕل کرٛیٖم تٔمۍ سۭتۍ چھِ مےٚ بُتھ روزان رُت زَنہٕ چھُم آسان موٚتھمُت تمے گڑِ اگر شامَن تہِ بہٕ پَنُن بُتھ وٕچھِ سُہ چھِ آسان مےٚ بَرابَر تیُتھُے چَمکان یُتھ صُبحن چھِ آسان موٚتھمُت کرٛیٖم تِتھَے پٲٹھۍ چھُ آسان بُتھ زَنہٕ چھُ آسان تمے گڑِ موٚتھمُت بیٚیہِ دۄہ چھِ کَران کٲم زَنہٕ چھِنہٕ ضروٗرَتٕے پیٚوان بیٚیہِ دۄہ بیٛاکھ کِرٛیٖم مَتھنٕچ سۄ درٛاے مےٚ واریاہ سۄ کِرٛیٖم اَصٕل تہٕ تٔمہِ سۭتۍ گٔیے مےٚ کٲم بیٚیہِ گوٚو مےٚ سِکِن تہِ تمہِ سۭتۍ اَصٕل نَتہٕ ٲس مےٚ گژھان کٲم ییٚلہِ بہٕ کانٛہہ کِرٛیٖم مَتھٕہَو مےٚ اوس گژھان رِیَکشَن کٔہر بٕتھِس مگر یمہِ ییٚلہِ مےٚ سۄ کِرٛیٖم مٔژھ نہ گٔیے مےٚ رِیَکشَن تہٕ نہ کینٛہہ مےٚ باسیٚو یہِ چھُ سیٚنزِٹِو سِکنہٕ خٲطرٕ تہِ اَصٕل تہٕ مےٚ چھُ سیٚنزِٹِو سِکِن مےٚ اوس گژھان باقٕیو ساروٕے کِرٛیٖمو سۭتۍ رِیَکشَن سُہ پھُکَر نیٖرِتھ بٕتھِس تمہِ سۭتۍ درٛاو نہٕ مےٚ کینٛہہ تمہِ سۭتۍ روٗد مےٚ اَصٕل بُتھ بہٕ گٔیَس واریاہ خۄش تمہِ سۭتۍ توتہِ اوس مےٚ أنمٕژ سۄ کِرٛیٖم بہٕ گٔیَس تمہِ سۭتۍ واریاہ خۄش تہٕ مےٚ آو تمہِ سۭتۍ شوٗب ہِش بٕتھِس نَتہٕ ٲس مےٚ آسان گانٛد ؤژھمٕژ بٕتھِس اگر بہٕ بَدَل کانٛہہ کِرٛیٖم ٲسٕس مَتھان اگر بہٕ بَدَل کانٛہہ کِرٛیٖم مَتھٕہَو تہٕ مےٚ ٲسۍ سٲری وَنان ژےٚ کیٛاہ چھُتھ کوٚرمُت ژےٚ ٲس یا مجبوٗری کِرٛیٖم مَتھٕنۍ مگر ییٚمہِ دۄہ بہٕ سۄ کِرٛیٖم ٲسٕس مَتھان سُہ درٛاو واریاہ اَصٕل سُہ پرٛوڈَکٹ